اَسلامُ عَلیکُم وَعلیکُم سَلام ٹھیٖک چِھوٕ حظ اصٕل پٲٹھۍ چِھوا صحت چھا ٹھیٖک کیٛاہ حظ کھیٚووا کھیٚووا بَتہٕ وتہٕ تُہۍ ؤنۍتَو مےٚ یِم شُرۍ کیٛازِ چھِنہٕ یوٗر یِوان اَہَن حظ اَوا اَوا یِم کیٛازِ چھِنہٕ یوٗر کوٗچِنٛگ سینٛٹر یِوان یِم ہَے اصٕل ٲسۍ پران یِمَن وٲتۍ اَز زٕ ژوٗر دۅہ یِنسٕے یِمَن وٲتۍ زٕ ژور دۅہ یِنسٕے یِم نے یِونٕے یور نسا کٔتہِ یِم نےَ یِونٕے یور یِم چھِ آسان تیٚلہِ دۅہَس بیٚٹ گِنٛدنہِ تہٕ چھِوٕ دَپان أسۍ چھِ اوٗرۍ یِمَن وٲتوٕ زٕ ژوٗر دۅہ اَز یِنسٕے یِم چھِنہٕ نسا نسا تہِ چھےٚ پےَ خٲر چھا کیٛاہ چھِ کُنہِ ساتہٕ چھِ کیٚنٛہہ کٲم وٲم چھِ پیٚوان اَوا اَوا مےٚ پیٚو وُنکیٚس خیال نا بہٕ اوسُس اُکنُے وُچھان نا مےٚ مےٚ دوٚپ ہَے وُنکیٚس کٔرو تۅہہِ بہٕ فون بہٕ وُچھٕ یِم کیٛازِ چھِنہٕ یِوان یور کوٗچِنٛگ سینٛٹر کیٛازِ چھِنہٕ یِوان یِم یِمَن ووت اَز واریاہ ٹایم اَز یِنسٕے ژےٚ چھےٚ پےَ کِنہٕ گژھان کوٚت چھِ وۅنۍ تُہۍ کٔرۍ زیٚو مولوٗم کٔرۍزیٚو ؤنۍ زیٚو دَپۍزِہوکھ یِتھٕ پٲٹھۍ اوسوٕ کران فون تہِ تُہۍ کیٛازِ چھِوٕ نہٕ اوٗرۍ گژھان نہَ نہَ کِہیٖنٛۍ ہَسا وۅنۍ ہُہ چھُ دوٚپمو پرن چھِ اصٕل تَوے کوٚر مےٚ فون ییٚلہِ نہٕ پرن آسان اصٕل تیٚلہِ کتہِ کٔرٕہا فون تَوے دوٚپ نےَ مےٚ دوٚپ یِمَن ہا زٕ ژوٗر دۅہ یِمَن نے زانٛہہ دۅہ ییٖتیٛاہ دۅہ چھِ پھُٹۍمِتی اَوا اَوا یِم چھِ اصٕل بَچہٕ نا یِم چھِ سٲرِی اصٕل پرن نا اَوا اَوا یِموٕے تہِ یہِ تہِ یِم یِم ہُم چھِناہ بٔڈۍ زٕ ترٛےٚ بٔڈۍ ترٛےٚ ژوٗر شُرۍ تِمے یوت چھِنہٕ یِوان کیٚنٛہہ باقٕے یِم زٕ چھِ تِم چھِ یِوان اَوا اَوا آ تُہۍ ؤنۍزیٚوس دٔپۍزیٚۅس تُہی تُہۍ کَتہِ چھِوٕ دۅہَس آسان تہٕ اَتہِ چھا نیران تُہۍ چھِوا وُچھان پانہٕ نیران اَتہِ آ یِم چھِ تیٚلہِ آسان دۅہَس میٚچ گِنٛدان بیٚگ چھِ تھاوان ؤٹِتھ دۅہَس اَوا اَوا صُبحس أنۍزِہوٗکھ اَوا اَوا باقٕے چھِوا ٹھیٖک نہَ حظ نہَ شُکریہ شُکریہ دُعا دَے خٲرا اَدٕ سا چَلو